اَلسلامُ علیکُم بہٕ چھَس روزان بَنٛڈٕپورِ حظ پٔژھِس عزت کَرُن چھُ واریاہ زیادٕ اَصٕل کیازِکہِ یہِ چھُ فرمومُت آ یِمَن پٔژھٮ۪ن ٲسۍزیٚو عزت کَران دِل جانہٕ سۭتۍ کیٛازِکہِ یہِ چھُ آسان خۄدا صٲبٕنۍ طرفہٕ آمُت مہمان نَوٲزی کَرٕنۍ چھِ واریاہ زیادٕ یہِ فرماو صٲبن چھُ پانَس فرمومُت یہِ کٲم کہِ تِمو چھِ کوٚرمُت پٔژھٮ۪ن واریاہ زیادٕ عزت وۄنۍ چھَس بہٕ وَنان ییٚلہِ اَسہِ چھےٚ عزت یِوان تھٮ۪کُن پٮ۪کُن نہٕ کِہیٖنۍ آ بہٕ چھَس وَنان پوٚز حظ ییٚلہِ یورٕ اَسہِ پوٚژھ یِیہِ بہٕ حظ کَرٕ اَصٕل پٲٹھٮۍ عزت کیٛازِکہِ ییٚلہِ اَسہِ بہٕ چھَس کُنہِ جایہِ گژھان پنٕنٮ۪ن رِشتہٕ دارَن ہُنٛد تِم چھِ اَسہِ واریاہ پٲٹھۍ واریاہ اَصٕل پٲٹھۍ حظ عزت کَران حظ ییٚلہِ أسۍ کَرو کٲنٛسہِ عزت تیٚلہِ کَرن اَسہِ پَگاہ تِم عزت ییٚلہِ اَسہِ بیٚیہِ پوٚژھ چھُ یِوان پَتہٕ بٕے چھَس رَنان تہٕ پاکَتھ بہٕ چھَس ژھُنان ڈُوِتھ وُیِتھ سورُے کیٚنٛہہ کَران مۄمہٕ چھِ اَمہِ پَتہٕ چھُ مےٚ ووٚن ییٚلہِ اَسہِ پوٚژھ یی تَمہِ دۄہ پوشہِ مےٚ مٔمی مٔمی رَنے تَمہِ دۄہ زیادٕ بہٕ کَرٕ زیادٕ کٲمٕے بیٚیہِ آسہٕ بہٕ کِچنَس مَنٛزٕے آوُر مگر مۅمہٕ چھِ مےٚ پوشانَس تَمہِ دۄہ پوٚژھ آے ییٚلہِ یی اَگر پوٚژھ آو نہٕ راتَس پٮ۪ٹھ کِہیٖنۍ توتہِ کَرہوس اَصۭل پٲٹھۍ عزت پٔتمہِ لَٹہِ آیہِ اَسہِ یہِ یہِ ہَش تہٕ ہٮ۪رٕ باب أمۍ سُنٛد میٛانہِ بیٚنہِ ہُنٛد ہش تہٕ ہٮ۪رٕ باب آو پٔتمہِ لَٹہِ راتَس پٮ۪ٹھ تِمو دوٚپ اَسہِ چھُ یُن راتَس پٮ۪ٹھ اَسہِ تھٲو اَصۭل پٲٹھۍ صفٲیی وفٲیی کٔرِتھ چیٖز ویٖز نہٕ آسان کُٹھٮ۪ن منٛز یا چھِ مےٚ چھِ آسان بٮ۪نتھٕر ییٚتہِ یہِ حظ چھِ واریاہ چیٖز چھٔکراوان ییٚتہِ پَتھٕر پَتہٕ کٔر کٲم پَتہٕ حظ چھَس بہٕ ؤے تِم چیٖز ویٖز اَصٕل پٲٹھۍ پَتہٕ چھَس گۄڈٕ تھاوان صفٲیی اَصٕل پٲٹھۍ یا پٔرفیٛوٗم چھَکہٕ بہٕ روٗم پٔرفیٛوٗم کُٹھِس بیٚیِس کُٹھِس آ اَصٕل پٲٹھۍ آے تِم ژیٖری آ وٲتۍ تِم یور خَبر تِم ٲسۍ کَتہِ اَتہِ پھسیمٕتۍ جامَس منٛز کَتہِ تانۍ پَتہٕ آے ژیٖری حظ یور مےٚ چھِ واریاہ خۄش گژھان بہٕ چھَس وَنان پٔژھٮ۪ن گَژھِ عزت واتُن اَصٕل پٲٹھۍ پَتہٕ کٔر اَسہِ کٲم آے گۄڈٕ تِم پَتہٕ چھِ مٔمی گۄڈٕ زالان یہِ آ مٔمی چھِ گۄڈٕ اِسبنٛد زالان نَتہٕ چھِنہٕ سۄ توٚتانۍ چھِنہٕ مطلب سۅنیٚنۍ چھِ گۄڈٕنٮ۪تھ گرٕ کٔنۍ آسٲنٕے یور مٔمی چھَس زالان اِسبنٛد گۄڈٕ اِسبنٛد دانہِ مَنٛز کانٛگرِ مَنٛز نہٕ کیٛاہ چھِ وَنان اِسبنٛد دانہِ ولہٕ اَسہِ ٲس پَنٕنۍ اِسبنٛد دٲنۍ تہٕ موممَن وٲج اِسبنٛد دٲنۍ تہٕ زٲج زٲلَس چھِ سۅ گۄڈٕ اِسبنٛد پَتہٕ چھَکان مِٹھٲے اَسہِ ٲسۍ مطلب تِم ٲسۍ نہٕ حظ گۄڈنِکہِ پھِرِ چھِنہٕ حظ یِوان سۅنیٚنۍ پَتہٕ ٲسۍ سۅ کَران کٲم أسۍ چھِ پَتہٕ اَصٕل پٲٹھۍ حظ کَران یہِ عزَت أسۍ چھِ تِمَن کَران چھَکان مِٹھٲے گۄڈٕ حظ گۄڈٕ چھَکو گۄڈٕ چھَکوکھ مِٹھٲے تَمہِ پَتہٕ کَرو کٲم تمہِ پَتہٕ یہِ نِمہوکھ چاے واے پَتہٕ کٔر کٲم مۅمَن مۅمَن چھٔچ پانَے مۅمن ووَن ژٕ چھَکھ مےٚ تہِ دوٚپمَس بہٕ ٹھہَر نہٕ اورٕ اَژنَس کِہیٖنۍ پَتہٕ کٔر مۅمہٕ حظ گٔے پَتہٕ پانَے چھٔچِن مِٹھٲے پیٚیہِ چھٔچِن بیٚیہِ پَتہٕ گٔے چاے ہٮ۪تھ چھَس بٕے گَژھان حظ مۅمہٕ بیٚہہِ پَتہٕ تَتی پَتہٕ نی مےٚ چاے شیٖٹ اَسہِ زٕ چاے شیٖٹ مطلب آ سُہ گَرم اکھ باسان بیٛاکھ یہِ وَنٛدَس مَنٛز اَگر وَنٛدَس مَنٛز یِوان چھُ کانٛہہ تیٚلہِ ترٛاوان سُے گَرَم ہیٛوٗ ہُو چھِ ترٛاوان رٮ۪تہٕ کالہِ ہیٛوٗ پَتہٕ گٔے اَسہِ چھِ تِم سُہ الگ الگ اَکھ پیٖس آسان اَکھ پیٖس الگ بیٛاکھ پیٖس الگ بیٛاکھ الگ سُہ حظ چھُ یہِ چاے شیٖٹ الگ الگ پتہٕ گٔے مےٚ ترٛٲے تِمَے زٕ اَکھ ہُمِس تہٕ بیٛاکھ تٔمِس ؤنۍ زِ بہٕ وُچھٕ مےٚ دوٚپ بہٕ کَتہِ تُلن ہُو تھوٚد تہٕ بہٕ دپہٕ یٔمِس اَکھ تہٕ ییٚمِس اکھ ترٛوومَس پَتہٕ نِمہٕ بہٕ چاے بہٕ چھَس بناوان تِتھٕ پٲٹھۍ حظ پٔژھِس خٲطرٕ چاے بہٕ چھَس نہٕ سِمپُل چاے بناوان کِہیٖنٛۍ یِتھٕ پٲٹھۍ أسۍ پانَس چھِ چاے تِتھٕ پٲٹھۍ بَناوان بہٕ پٔژھِس چاے کِہیٖنۍ بہٕ ترٛاوٕ گۄڈٕ چاے یہِ لٮٚپٹَن چاے تَتھ ترٛاوٕ بہٕ آب قطرٕ کھَنٛڈ گۄڈٕ کَرٕ رَنٛگ نُنہٕ چاے یِتھٕ پٲٹھۍ کَڈان چھِ رَنٛگ تِتھٕے پٲٹھۍ کَرٕ بہٕ لٮٚپٹَن چاے تہِ رَنٛگ یِتھٕ کٔنۍ چھِ لَگان تَتھ مَزٕ آ کَڈُن حظ رَنٛگ آبہٕ قطرٕ اَکھ ترٛاوہوس پٮ۪ٹھٕ ترٛاوہوس بہٕ پٮ۪ٹھٕ دۄد آ دۄدَس بیٚیہِ ترٛاوَس دۅدُک ہار دۅدُک ہار چھَس بہٕ ترٛاوان أسۍ چھِ کھالان پَتہٕ گرٛٮ۪کھ گۄڈٕ چھِ کَران کٲم بہٕ ییٚلہِ گۄڈٕ یہِ چھِ نہَ حظ رَنٛگ کَڈان چاے پَتہٕ کَڈٕ بہٕ سۄ چھانہِ یِتھُے سُہ مَطلَب کوٚش نیرِ نٮ۪بَر کوٚش نٮ۪برٕ پَتہٕ لگاوٕ بہٕ تَتھ منٛز ہار وار پَتہٕ چھَنہٕ سۄ کٔشِس سۭتۍ لاران کِہیٖنۍ ہار لَگاوٕ بہٕ تتھ منٛز بٕے چھَس ڈوٗنۍ دَگان تِم ترٛاوٕ بہٕ تَتھ منٛز بہٕ چھَس وَنان تَمہِ دۄہٕچ کَتھ تَمہِ دۄہ لَگٲو مےٚ ڈوٗنۍ دٔگِم تِم بادَم گوجہِ دَجِم تِم ترٛٲوِم تَتھ منٛز پیٖسِتھ کھوٗپرٕ ترٛاوٕ بہٕ تَتھ منٛز کھٲجمَس حظ گرٮ۪کھ ترٛٲوِم مےٚ اَتھ منٛز سورُے ڈرٛے فروٗٹ تَتھ منٛز پَتہٕ نِیَم نِیَم حظ چاے گۄڈٕ آ نی مےٚ چاے گۄڈٕ لیٚپٹَن چاے پَتہٕ کٔر کٲم دِگر اوس ووتمُت پَتہٕ نی مےٚ سُہ نُنہٕ چاے پٮ۪ٹھَے پَتہٕ یُتھُے ژیر ووت تَمہِ ساتہٕ نی مےٚ ژیٖرۍ اَسہِ ٲسۍ لۄکٕٹۍ تَشنٲر تھٲومٕژ پَتہٕ چھِ أسۍ تشنارِ منٛز حظ نِوان یہِ آب أسۍ چھِنہٕ ہُتھٕ کٔنۍ نِوان کِہیٖنۍ یہِ گَژھان منٛدچھ پٮ۪وان باٹہِ منٛز آب نِیُن یا کولہِ منٛز آب نِیُن پَتہٕ گٔے کٲم نی اَسہِ پَتہٕ تٔتھی منٛز تاشنار منٛز تاشِنٲر ترٛوومَکھ آب اَتھٕ آ تہٕ پَتہٕ پٔٹروُکھ اَتھٕ نیٛوٗ بَتہٕ مےٚ اوس اوب جِین اوس أنۍمٕژ سورُے کیٚنٛہہ سِیُن ہوٹلہٕ پؠٹھٕے گرِِ روٚن مےٚ اَکھ کۄکُر کۄکُر روٚن مےٚ گَرِ بیٚیہِ روٚنُم ماز زٕ قٕسٕم اَکھ أکِس ترٛوٚو مےٚ دۄد تہٕ بیٛاکھ روٚنُم ہُتھٕ پٲٹھۍ بیٚیہِ بیٚیہِ رٔنِم ژامَن ژامَن ترٛٲوِم ٹماٹر سۭتۍ بیٚیہِ اوس مَطلب یہِ رِستہٕ تم أنۍ اَسہِ اورے کَباب تہِ اورَے بیٚیہِ حظ گۄشتاب اکھ تہِ اورے باقٕے روٚن مےٚ گَرے حظ بیٚیہِ روٚن مطلب اٮ۪کٕسٹرٛرا سِیُن بیٚیہِ روٚن مےٚ دال حظ رٔنِم رازما دال رٔنِم بیٚیہِ روٚنُم ہاکھ روٚنُم بیٚیہِ ٲس اَسہِ اَسہِ کٲشِر لٲر وارِِ منٛز تِم زٕ ژٔٹِم کٲشِرۍ لٲر زٕ ژٔٹِم ترٛٲوِم یتھ مَنٛز کَولہِ منٛز ترٛٲیِم تِم ٹرٛے مَنٛز نِیَم تِم تور اَتہِ اوس اَسہِ مِچہِ ڈَبہٕ گوٚمُت مٔشتھٕے اَنُن سٲری چیٖز أنِتھ مےٚ پٮ۪وو پَتہٕ یاد یِتھُے مےٚ ٹاوَل ہٮ۪ژ اَنٕنۍ بَس مطلب تَمہِ ساتہٕ مےٚ دوٚپ چیٖز چھا سٲری بَتہٕ شیرنہِ سوٗز ووٚن مےٚ اوب جِیَس اوب جی ییٚتہِ چھِی نہٕ یہِ سوز مےٚ باے باے گوٚو ٹِکے وانَس پٮ۪ٹھ ژیر اوس گوٚمُت دوٚپمَس اَن جَلٕد